ہیٚلو سلام علیکُم ہَم لوگ سَلون سے بات کَر رہے ہے آپ تۄہہِ ہے چھِو سَلون پٮ۪ٹھ کَتھ کَران تۄہہِ کیٛاہ مےٚ تۄہہِ کیٛاہ چھُو سٔروِسٕز نِنۍ تُہۍ ؤنِو اَسہِ کیٛاہ کیٛاہ سٔروِس چھَو تۄہہِ نِنۍ آ تۄہہِ لَگوٕ اَتھ سُموٗدِنٛگ چھِ لَگان کَمس کَم دۄہ چھِ لَگانٕے اَتھ چھِ پٮ۪وان واریاہ چیٖز کَرٕنۍ اَتھ چھُ پٮ۪وان گۄڈٕ مَس سِٹریٹ کَرُن واریاہ کیٚمکَل ویٚمکَل چھِ یوٗز گژھان اَتھ منٛز اِستعمال پٮ۪وان اَسہِ کَرٕنۍ تہٕ تۄہہِ لَگوٕ سُموٗدِنٛگٕے یوت لَگ بَگ لَگ بَگ اوٚڑ دۄہ پیٚٹھۍ پیٚٹھۍ بیٚیہِ چھُو تۄہہِ فیشَل ویشَل تہِ کَرُن تہٕ تَتھ تہِ لَگہِ واریاہ ٹایِم اَکھ اَکھ فیشَل چھِ کَمَس کَم گنٛٹہٕ گنٛٹہٕ چھُ لَگانٕے أکِس أکِس فیشلَس تۄہہِ اَگر تۄہہِ کُس ہِیٛوٗ فیشَل چھُو کَرُن تُہۍ ؤنِو مےٚ تۄہہِ کُس ہِیٛوٗ فیشَل ویشَل چھُو کَرُن کیٛاہ ریٹ ہُنٛد فیشَل گژھٮ۪و تۄہہِ آسُن نہَ فیشَل ویشَل چھِ أسۍ کَران ییٚتی تۄہہِ چھُو فیشَل ویشَل خٲطرٕ یوٗرۍ یُن سَلونٕے سون تہٕ باقٕے مٲنٛز مٲنٛزِ کوٗر ہٮ۪کٕہون أسۍ تۄہہِ سوٗزِتھ مٲنٛز وٲنٛز یۄس تۄہہِ ہیٚکٮ۪و لٲگِتھ تَتٮ۪ن سۄ ہیٚکہِ تۄہہِ گَرَے تہِ یِتھ تَتھ چھُنہٕ پَرواے کیٚنٛہہ سۄ یِیَو تۄہہِ گَرَے تہٕ تَتھ چھُنہٕ مَسلہٕ تَتھ چھِ تھوڑا پۅنٛسہٕ لَگان ژٔری پَہَم تَتھ لَگوٕ مگر واریاہ ٹایِم تَتھ لَگَن زٕ ژور گنٛٹہٕ یہِ چھُناہ وۅنۍ مہارنہِ ہٕنٛز مٲنٛز آسان لاگٕنۍ مہارنہِ ہٕنٛز مٲنٛزِ چھُ لَگان واریاہ ٹایِم اَتھ لَگہِ تھوڑا ٹایِم تُہۍ ییٖو ییٚمۍ رٮ۪تہٕ کہِ ٲخرَس پٮ۪ٹھٕے تۄہہِ چھُو وۅنۍ کَمٕے دۄہ تہٕ وۅنۍ یِیِو تُہۍ لاسٹَس پٮ۪ٹھٕے تَمہِ دۄہ ما آسو اَسہِ آفَر وافَر تہِ کیٚنٛہہ تُہۍ ییٖو کیٚنٛہہ چھُنہٕ پَرواے پانٛژَن دَہَن ساسَن منٛز کَرو أسۍ کیٚنٛہہ نتہٕ چلو اسلام علیکُم